اسلامُ علیکم السلام ورحمۃ اللہ وبرکاتہُ أسۍ ہسا ٲسۍ بناوان سٔتہٕ حلوٕ یُس زن أسۍ پانہٕ ٲسۍ بناوان زِنِس زِنِس پٮ۪ٹھ أسۍ ہسا ٲسۍ بناوان گرِ دوٗر أکِس آرس منٛز تتھ ہسا اوس الگٕے مزٕ گژھان أسۍ نہ اسہِ نہ ٲس آسان پے یتھ گژھہِ یوتاہ مزٕ مگر اتھ اوس گژھان تمہِ کھۄتہٕ زیادٕ مزٕ أسۍ ہسا ٲسۍ أسی پنٕنۍ یار برادٔری بناوان تہٕ کھٮ۪وان ٲسۍ سورے مگر ویسٹ ٲسۍ نہٕ کران کینٛہہ مگر وۄنۍ بٔڑۍ گٔژھِتھ گے أسۍ واریاہ بٔڑۍ